یُس ہِسٹری آف اِنٛڈیا چھ یہِ گٔے سِٹارٹ اِنٛڈس ویلی سِولایزیشن پٮ۪ٹھ بیٚیہِ ییٚلہِ یِم آرینز آے تہٕ یاد گار دِن چھ میانہِ خٲطرٕ ییٚلہِ اِنٛڈیا چھُ آزاد گوٚمُت ایٹیٖن فوٹی سیٚوَن یاد گار دۄہ چھُ اسی لیے سُہ میانہِ خٲطرٕ تِکیازِ سُہ چھُ یِوان آز تہِ مَناونہٕ فریٖڈم آزٲدی ہُنٛد دوہ آز تہِ یِوان مَناونہٕ اسی لیے بیٚیہِ یہِ یُس سُہ لیٖڈر اوس اِنڈیپنڈنسس منٛز ییٚمہِ آزٲدی دیانٲو اِنٛڈیاہَس سُہ اوس مہاتماگنٛدی سُہ اوس اکھ بہتر لیٖڈر سُہ اوس پٔزِس پٮ۪ٹھ پٮ۪کان نَہ اوس سُہ ۂتھۍیارَن ہُنٛد اِستعمال کران نَہ کیٚنٛہہ اسی لیے چُھ سُے مےٚ مطلب لیٖڈر چھُ سُے ہوٚت مےٚ یاد مےٚ سیوٚد